اگر مے اَکھ موقع یی دِنہٕ پَننہِ مُلکُک یا پَننہِ رِیاستُک کانٛہہ تہِ فَن دُنیاہَس ہاونہٕ خٲطرٕ تَتھ منٛز آسہِ گۄڈنِیُکُے فَن یُس أسۍ اَتھ کٲم چھِ کٲشِرۍ کَران بہٕ وَن پَننہِ رِیاستُک زیادٕ پَہمَتھ تِکیاز مے چھِ سۄے پَے اَکھ چھِ أسۍ اتھٕ کٲم کَران اَتھ کٲم پیپَر ماشی چھِ یِم چیٖز ہیکہٕ ہاو أسۍ پوٗرٕ دُنیاہَس ہٲوِتھ دوٚیِم کٲم چھِ یِوان ییٚتہِ چھِ گَبہٕ نَمدٕ بناوان تِم چھِ واریاہ اصٕلۍ فَن یِم ییٚتہِ کٲشرٮ۪ن چھِ تَگان ترٛییِم چیٖز چھ ییٚتہِ اَتھ سۭتۍ یِم بانہٕ وانہِ چھِ یِوان بناونہٕ تِم چھِ واریاہ رٕتۍ چیٖز یا پَننہِ مُلکُک وَنہٕ بہٕ ییٚتہِ چھِ ہِنٛدُستانَس منٛز بھاسُے تِمن چھِ وَنان بیٖن بَناوُن سُہ ہاوہا بہٕ پوٗرٕ دُنیاہَس اَسہِ کُس فَن چھُ یہِ پَننِس مُلکَس منٛز بَناوُن یم فَن ہاوہا بہٕ امی موٗجوٗب دُنیاہَس تِکیازِ تِم چھِنہٕ سون رَیاست یا سون مُلٕک زیادٕ خاص زانان کیٚنٛہہ امہِ سۭتۍ نَنہِ سٲنۍ کَلچر کِیُتھ چُھ أسۍ کِیُتھ چھِ سون ریہن سیہن کِیُتھ چھُ یِمےٕ چیٖز دُنیاہَس ہاوٕنہٕ خٲطرٕ ہاوٕہاو أسۍ پَنُن فَن دُنیاہَس